علیکُم وَعلیکُم سَلام اَسَلام علیکُم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 آ غلام احمد حظ چھ ؤنِو حظ اَہن حظ آ أسی حظ چھِ مٮ۪نیجر اَچھا ٹھیٖک اَہن حظ مطلب تۄہہِ آسہِ وٕ حظ اے ٹی اٮ۪م فارم بَرُن تۄہہِ کیٛاہ ناو کیٛاہ حظ چھُو

مطلب یِمو کیٛاہ حظ وُنو تۄہہِ تہٕ یِمو کمہِ آیہِ ووٚنو تۄہہِ مطلب کیٛاہ مِس بِہیویر مےٚ ؤنِو حظ اَچھا ٹھیٖک تُہۍ کَر حظ آیو تُہۍ کر حظ آیو تُہۍ کر آیو تُہۍ کَر آیو بٮ۪نٛکس پٮ۪ٹھ اَچھا راتھ آیہِ وٕ حظ تُہۍ اَچھا ٹھیٖک تۄہہِ مَہ حظ چھُو پتاہ یہِ برانٛچ یُس تہِ مےٚ مطلب بدتٔہزیٖبی کٔر نا حظ مےٚ ؤنۍ تو یہ کَتتھ چھُ بیٚہوان بہٕ حظ چھ وَنان مطلب سیٖٹہِ پٮ۪ٹھ گۄڈنِکِس سیٖٹس چھےٚ حظ دوٚیمِس چھےٚ حظ تریٚیمِس ناو کیٛاہ چھُ تٔمِس تۄہہِ ما حظ پتاہ تٔمِس کیٛاہ حظ ناو تٔمِس کیٛاہ ناو ییٚمۍ تۄہہِ بدتٔزیٖبی کٔر وٕ نا تٔمِس کیٛاہ ناو کیٛاہ حظ چھُ

ووٚنہو کیٛاہ تۄہہِ دٔپِو مےٚ یِمو یِمن کَڑ نا بہٕ اٮ۪کٕسپٕلنیشن تُہۍ دٔپِو مےٚ

تُہۍ حظ کٔروٕ ٹھیٖک مین کٲم حظ چھِ یِہٕے یِمن مطلب تھوڑا کمپٕلینٛڈ کَرنس حظ وٕچھِ حظ تُہۍ کیٛاہ کٲم کٔرِو تُہۍ چھِو حظ أتی بڈگامٕے روزان اَچھا ٹھیٖک بڈگوم گوٚو تُہۍ یِیِو نا حظ پَگاہ بٮ۪نٛکس پٮ۪ٹھ تُہۍ یِیِو سیوٚدُے مےٚ نِش مطلب منیجر الگ روٗمس منٛز آسان تُہۍ حظ یِیِو مےٚ نِش بہٕ آسو بیٚیہِ سۄ اِمپُلاے تہِ آسہِ نا حظ کامہِ آمُت

اے ضروٗری حظ ضروٗری حظ بوز حظ بہٕ کیٛاہ کَرو أسۍ پَگاہ تُہۍ یِیِو نا حظ اور تُہۍ ہٲیِو مےٚ کُس اِمپُلاے چھُ نَہ تہٕ حظ وٕچھِ بہٕ تٔتی سی سی کیمرا پٮ۪ٹھ کُس اوس تٔمِس تٔمِس خِلاف کَرو کمپلینٛٹ بیٚیہِ حظ کَرو چون اِشوٗ تہِ حل بیٚیہِ بَرو أسۍ یہِ اے ٹی اٮ۪م فارم تہِ ما حظ یِیِو ٹٮ۪نشن اَدٕ حظ بِہِو حظ رۄبس حَوال اَسَلام علیکُم